أسی ہٮ۪کوٗکھ یِم ڈِزیٖز بَچٲوِتھ أسی ہٮ۪کوکھ یِم ڈِزیٖز پرٛیوینٛٹ کٔرِتھ أسی ہٮ۪کو پَنُن پان بَچٲوِتھ یِمو ڈِزیٖزو نِش فار ایٚکزامپُل جیسے کہِ یہِ ییٚتہِ چھُ کالٕرا گۅڈنٮ۪تھٕے چھُ اَسہِ آب یُس آب چھُ سُہ چھُ گرم کٔرِتھ چون یا بِلیٖچ کٔرِتھ چون یا فِلٹر کٔرِتھ چون آ آب یا یِم یٔمِس یِتھُے أسی بَتہٕ چھِ لاگان کھٮ۪ون تَمہِ برٛونٛٹھ چھُ اَسہِ پَزِ پَنٕنۍ اَتھٕ صابنہِ سٍتۍ چھلٕنۍ یا ڈِٹوٗل سٍتۍ چھلٕنۍ کُنہِ سینڈ ہینٛڈ سینِٹایزر سٍتۍ چھلٕنۍ تَمہِ پَتہٕ چھِ یِم اَسہِ ویٚجٹیبلٕز کھٮ۪وٚان چھِ کُک چھِ کران تِم چھِ پیٖل آف کرٕنۍ اَصٕل پٲٹھۍ کرٕنۍ بیٚیہِ چھِ گۅڈٕنٮ۪تھٕے تِم چھلٕنۍ پَتہٕ اگر اَسہِ فِلوٗ چھُ آسان وِنٹرس منٛز وَنٛدس منٛز ییٚتہِ تِم سُہ چھُ اَسہِ بچاوان أسی چھِ نٔزدیٖک گژھان تِمن منٛز کیٚنٛہہ آ أسی چھِنہٕ پَنُن اَتھٕ لاگان ٲسٕس کُن کیٚنٛہہ أچھن کُن کیٚنٛہہ أسۍ چھِ ماسٕک لاگان پَنُن نَس کران بنٚد پَنُن ٲس کران بنٛد بیٚیہِ چھِ أسۍ پرٛیفر کران أسی چھِ زیادٕ ترجیح دِوان زِ أسی بیٚہمو گَرِی أسی گَژھو نہَ کامہِ کامہِ کاجس پٮ۪ٹھ کیٚنٛہہ أسی گَژھو نہَ سکوٗل کیٚنٛہہ یُس تہِ بٮ۪مار آسہِ تٔمِس چھِ أسی آرام کرنہٕ خٲطرٕ وَنان گَرِی بِہِو